کٲشِر زَبان چھِ آزٕ میٖڈیا تہِ اِستعمال کران کٲشِر زَبان چھِ سۄ زَبان یِم کٲشِر اِستعمال کران چھِ کٲشِر زَبان چھِ آز زیادٕ تر سکوٗلن منٛز تہِ اِستعمال کرنہٕ یِوان تاکہِ یِم کٲشِر سٹوٗڈںٹ چھِ تِم ہٮ۪کن اَصٕل پٲٹھۍ سَمجتھ کٲشِر زَبان چھِ آز ٹیلی وجن چینلن پٮ۪ٹھ تہِ وَننہٕ یِوان کٲشِر بٲتھۍ چھِ آز قومی سَطحس پٮ۪ٹھ تہِ وَننہٕ یِوان یِم کٲشِر لُکھ چھِ تِم چھِ زیادٕ تر کٲشِر پٲٹھۍ نِوٕز بوزٕنۍ پسنٛد کران تِکیازِ اَمہِ سۭتۍ چھُ تِمن اَصٕل پٲٹھۍ سَمٕجھ ترن